ہیلو اَلسَلام علیکُم ٹھیٖک پٲٹھۍ چھُو حظ اَصٕل پٲٹھۍ چھُو حظ اہن حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ شُکُر خۄدایَس کُن مےٚ حظ اوس میوٕ حظ نیُن تَتھ ؤنۍ تو ریٹھا کٔہۍ چھُ اہن حظ اہن حظ مےٚ حظ یہِ کیاہ ریٹ ؤنِو حظ مُختلف چھُنہ ریٹ حظ پںٛنِس پنٛنِس میوَس تُہۍ ؤنِو اہن حظ تہِ چھُ گژھن حظ چھُ وۄنۍ گژھٮ۪س ریٹ کم زیاد کٔرۍ ہُس تویتہِ کم زیاد کینٛہہ ڈرٛاے فرٛوٗٹ حظ اوس نیُن اَسہِ حظ اوس اَسہِ حظ نیٚن سورُے میوٕ اَسہِ حظ چھِ بَناوٕنۍ میوٕ پیٹہِ زٕ میوٕ ڈَبہٕ زٕ اَسہِ حظ چھُ کوٚرمُت سۄنیُت یہِ تُرسہِ حظ اَسہ حظ اوس توٗرۍ گژھُن اَسہِ حظ ٲسۍ میوٕ ڈَبہٕ زٕ بناوٕنۍ تَمی حظ وَنیٛاوٕے مےٚ ژےٚ اہن حظ اہن حظ ٹھیٖک ٹھیٖک گژھِ اَصٕل اہن حظ ٹھیٖک گژھِ آسُن اَصٕل گژھِ آسُن نہ حظ وۄنۍ چھِ بَہہ وۄنۍ حظ چھُ بَرُن ڈرٛاے فرٛوٗٹ حظ چھِ بَرُن یہِ حظ یہِ خَربُز حظ چھُ بَرُن دٲن حظ چھُ بَرُن کیلہٕ حظ چھُ بَرُن کھوٗپرٕ حظ چھُ بَرُن اَمبہٕ حظ چھِ بَرنہِ یِمَے یِمَے حظ چھِ قٕسٕم بَرٕںۍ اَتھ منٛز دۄن ڈَبَن منٛز وارٕ کار نہ حظ تُہی ؤنِو کۭتِس تام گژھِ اَکھ اَکھ ڈبہٕ حظ اہن حظ نہ زیادٕ پَرواے چھُنہٕ کینٛہہ اَتھ گٔژھِنۍ تہٕ پَرواے چھُنہٕ کینٛہہ اہن حظ کیلہٕ تہِ حظ سورُے کینٛہہ حظ ڈرٛاے فرٛوٗٹ حظ کھوٗپرٕ حظ کھوٗپرٕ حظ ڈرٛاے فرٛوٗٹ حظ پرٛٮ۪تھ کانٛہہ چھَ ژیر حظ چھِ کیاہ کیاہ چھُ تہٕ پانَس تہِ باسیو نہ اَز چھَ اَزَے چھُ سارنٕے پَتہٕ ہٕے کیا چھُ نیُن کیا چھُ کَرُن نہ حظ رَلہٕ مِل تھٲیِو حظ ہُمہِ منٛز تہِ ہُمہِ منٛز تہِ ؤسِتھ تہِ کھٔسِتھ تہِ منٛزٕ ہُہ چیٖزاہ تہِ منٛزٕ یہِ چیٖزاہ تہِ اہن حظ صاف صاف صاف صاف اَوا اہن حظ ہٮ۪نٛد وٮ۪نٛد تہِ تھٲیِو حظ کھوٗپُر کھوٗپرٕ تہِ تھٲیِو حظ ڈرٛاے فرٛوٗٹ تہِ تھٲیِو حظ کیلہٕ تہِ تھٲیِو حظ اَمبہٕ تہِ تھٲیِو حظ اگر حظ دَچھ دَچھ آسہِ سُہ تہِ تھٲیِو حظ نہ حظ نہ کیازِ ڈَ ڈَبس منٛزَے پھَٹَن سُہ سُہ چھَ کینٛہہ لِفافَس منٛز تُلُن تَتھ گژھِ تھوڑا گژھِ تَتھ پرٛابلِم سُہ حظ چھِ ڈَبَس منٛز تُلُن سُہ نہ حظ چھِ تَتھ نہ حظ کینٛہہ پَرواے اہن حظ ہرکانٛہہ قٕسٕم ہرکانٛہہ قٕسٕم میوٕ تہِ تھاوُن ہرکانٛہہ قٕسٕم حظ اَسہِ چھُ لٔڑکَس حظ کوٚرمُت لٔڑکَس کوٚرمُت سٲتھی اہن حظ اَدکیاہ حظ اَدکیاہ حظ بِہو حظ تیٚلہِ السلام علیکُم السلام علیکُم وعلیکُم السَلام تُلِو حظ بِہِو خۄدایَس حوال